بہٕ چھس تۄہہِ گُزٲرِش کَران زِ مےٚ سوٗزِو کینٛہہ ڈِسپوزیبٕل پَلیٹ چَمچہِ تاکہِ بہٕ ہٮ۪کہٕ پَنُن کھٮ۪تھ اَصٕل پٲٹھۍ کھٮ۪تھ